السلام علیکُم ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ ٹھیٖک تُہۍ چھُو حظ پَرویز احمد ویٖڈیو کوچ بَس چھُنَہ چَلاوان ویٖڈیو کوچ یہِ اَسہِ اوس گژھُن اَسہِ اوس گژھُن اٮ۪کسکرشَن حظ اہن حظ اَسہِ اوس گژھُن یور سۄنمَرٕگ سۄنمَرٕگ اوس گژھُن اَسہِ اٮ۪کسکَرشَن تُہۍ کوٗتاہ ہیٚیِو توٚتام اَسہِ فیرٕس سۄنمَرٕگ پَتہٕ اَگر أسۍ بانٛڈی پورہ کِنۍ یِمو واپَس أسۍ گژھو تَپٲری نِشاط پارٕک یا گژھو مانَسبَل اہن حظ تُہۍ کوٗتاہ ہیٚیِو پنٛداہ ساس یوٗتاہ کَتہِ حظ اہن حظ

سۄنمَرٕگ حظ مطلب بَرابَر اۭں پَتہٕ کھسو اہن حظ اہن حظ پَتہٕ کوٗتاہ چُنٛگی آسان بَرٕنۍ چُنٛگی آسہِ بَرٕنۍ دَہ وُہ رۄپیہِ اہن حظ

کَم گژھِ حظ کیٚنٛہہ آدٕ حظ ٹھیٖک پَگاہ سَتھ بَجے بَرابَد السلام علیکُم